أکِس ہیٚنٛڈ پَمپَس چھُ آسان سُہ چھُ آسان واریاہ سوٚن ٹریٚنٛچ کھیٚنِتھ پایپہِ ہِنٛدۍ ذٔریعہ پٮ۪ٹھ کٔنۍ چھُ اَتھ پَمپ آسان لٲگِتھ یُس زَن پریٚشَر بَناوان چھُ ییٚلہِ زَن نٮ۪برِم اِنسان یُس زَن تَتھ یوٗز کَرِ سُہ تَتھ سُہ پَمپ ہیٚور بوٚن کَران چھُ تمہِ سۭتۍ چھُ تَتھ پریٚشَر بٔنِتھ پریٚشَر بَننہٕ پَتہٕ سُہ آب کھالان ہیٚور یہِ چھُ طٔریقہِ یہِ چھُ ہیٚنٛڈ پَمپٕچ یہِ ہَسا یہِ سُہ کِتھ کنۍ چھُ کٲم کَران مےٚ چھ وٕچھمٕژ کینٛہہ ژَن جایَن سارنی سٲرسٕے نہٕ کینٛہہ کینٛہہ ژَن جایَن ییٚلہِ زَن واریاہ سَختی آسان چھِ آبٕچ یعنی گرم چھُ زیادٕ گَژھان تہٕ یِم آبٕچ سَختی چھِ یِوان تہٕ پَتہٕ چھُ ہیٚنٛڈ پَمپ آسان مول کَم واریاہ کَم گارمیٚنٹٕکۍ طَرفہٕ آسان گامَن مَنٛز اکھ ہنا زٕ ہنا دِتمٕتۍ تَتہِ چھِ آسان پَتہٕ لاینہٕ لٔگِتھ لیٚڈیٖزَن ہٕنٛز زَنٮ۪ن ہٕنٛز زَنہٕ چھِ آسان وارِ پراران پَنٕنۍ یِم ہیٚتھ بانہٕ ہیٚتھ یِمَن مَنٛز تِم آب رَٹان چھِ گۄڈٕ چھُ اکھ دِوان پَمپ کھالان چھ آب پَتہٕ چھِ ییٚلہِ سُہ پَمپ مۄکلاوان چھِ دِتھ پَتہٕ چھُ بیاکھ یُس تٔمِس پَتہٕ آسہِ لاینہِ مَنٛز بَرابَر چھِ آسان لاینہٕ بَنٲیِتھ تِم نٔٹۍ ہیٚتھ یا پَنٕنۍ بانہٕ ہیٚتھ یِمَن مَنٛز آب رَٹان چھِ رَٹان چھِ تِم اَکہِ اَکہِ اَکہِ اَکہِ آب ییٚلہِ زیادٕ گرم چھُ گَژھان ییٚلہِ زیادٕ گرم چھُ گَژھان تہٕ تَتھ گَرمَس مَنٛز یہِ چھِ قۄدرٔتی کَتھا کانٛہہ تہِ آبُک ذرایعہ یُس آسان چھُ یِم ؤسیٖل چھِ آبٕکۍ تُم چھِ خۄشک لاگان گَژھنہٕ اَڑٮ۪ن یِم زَن یِمَن زیادٕ آب آسان تِمن چھُ آب کَم کَم گَژھان تہٕ یُس زَن یہِ ہیٚنٛڈ پَمپ چھُ اتھ تہِ چھُ آب گَژھان زیادٕ گَرمہٕ سۭتۍ ییٚلہِ ڈرانیٚس گَژھِ گرم گژھِ اتھ مَنٛز چھُ اتھ آب کَم گَژھان گۄڈٕنیٚتھ گۄڈٕنیٚتھ ییٚلہِ آب کم گَژھان گَژھان روٗد پَتہٕ چھُ ہورٕ گرم تہٕ روزان زیادٕ زیادٕ گَژھان تہٕ پَتہٕ چھُ اتھ روزان زیادٕ زیادٕ گرم گَژھان تہٕ آب تہِ چھُ روزان کم کم گَژھان اِسلیے چھُ یہِ ضروٗری کہِ ییٚلہِ زیادٕ گرم گَژھِ تہٕ آب چھُ گَژھان قۄدرٔتی کَم تہٕ یِم پَمپ یِم چھِ یِم چھِ ہیٚکان تمہِ ساتہٕ خۄشک گٔژھِتھ تہٕ یہِ چھِ سہی کتھ کہِ گَرمَس مَنٛزچھُ ییٚلہِ زیادٕ گرم چھُ آسان تَتھ مَنٛز چھُ پَمپَن گَژھان آب گۄڈٕ کم پَتہٕ چھُ کَم گَژھنَس سۭتۍ سۭتۍ تِم خۄشک تہِ ہیٚکان گٔژھِتھ یمکہِ سۭتۍ پَتہٕ آبٕچ قٕلَت واریاہ زیادٕ امہِ کھۄتہٕ زیادٕ ییٖژاہ آسان چھِ تمہِ نِش زیادٕ بَڑان چھِ